ہیٚلو ہیٚلو یٮَس سَر تُہۍ کٕم حظ چھِو سَر ہوٹلَس چھِ وُنۍکیٚنس روٗمٕز چھِ کیٚنٛہہ ژور پانٛژھ ایٚویلبٕل حظ سَر رینٛٹ گَژھِ ایٚز پٔر تُہۍ یِتھٕ پٲٹھۍ کٔرِو بُک حظ روٗم سویٖٹ کٔروٕ نارمَل کٔروٕ تَمے حِساب میلوٕ تۅہہِ روٗمٕز حظ روٗمَس منٛز چھِ اسہِ فیسلٹی ساریٚے شاوَر آسہِ باتھ روٗم آسہِ اٹیٚچِڈ سورُے میٖل آسَن امہِ زیادٕ اگر یہِ اَیَرپوٹ پیٚٹھ آسہِ اَنُن امچہِ گاڑ آسَن ایٚویلیبٕل أمِس آسہِ سورُے کرٛیوٗ شیٚف کرٛیوٗ آسہِ أمِس درسس روٗم مینٛٹیٚنٹیٚنٕس خٲطرٕ تہِ نفر ہَر اکھ چیٖز آسہِ ایٚویلیبٕل بیٚیہِ یُس تۅہہِ کاںٛہہ چیٖز آسہِ أمِس ضرَوٗت سُہ تہِ میلہِ اگر أمِس کانٛہہ نایِٹہٕ خٲطرٕ پَتہٕ واک واکِنٛگ آسہِ ڈَل سایِٹہِ کُن تہِ نیرُن ہےَ اَمہِ وَرٲے تہِ آسَن أمِس کیٚنٛہہ چیٖز ضرَوٗرت تِم تہِ میلَنَس فار ایٚکزامپٕل یہِ زَن نایِٹ واک خٲطرٕ أمِس گاڑنَن خٲطرٕ ایٚپلے تِم تہِ میلنَس یا راتھ کِیُت کُنہِ تہِ ٹایمہٕ خٲطرٕ آسہِ أمِس شیف ہُنٛد تہِ ضرَوٗرت کافی ضرَوٗرت کیٚنٛہہ آسہِ ضرَوٗرت یا أمِس آسہِ کُنہِ جایہِ دورَس گَژھُن کُنہِ کَمپٕنی پیٚٹھ کُنہِ کُنہِ مِٹِنٛگہٕ پیٚٹھ تَمہِ خٲطرٕ آسَن گاڑِ خٲطرٕ ایٚویلیبٕل یِم روٗم چھِ وُنۍکیٚنَس سُویٖٹ چھِ ایٚویلیبٕل وُنۍکیٚنَس نارمَل روٗم تہِ چھِ ایٚویلیبٕل رینٛٹ تہِ چھِ ویٚری کَران ایٚز پٔر تُہۍ کُس ہِیٛوٗ کٔرِو بُک تُہۍ کٔرۍوا لارٕج بُک کِنہٕ تُہۍ کٔرِو میٖڈِیَم بُک میٖڈیَمَس گَژھَن پٍنٛژٕ شٮ۪تھ پٔر نایِٹ تہٕ لارجس گَژھان ایز پٔر دَ تھٲٹی سیٚوَن ہَنٛڈرَڈ پٔر نایِٹ اَگر وۅنۍ سُویٖٹ گَژھِ بُک سُویٖٹَس چھِ سورُے میٖل فیٖل أتھی منٛز گژھان اِنوالُو سُہ گَژھِ نایِن تھاوزَنٛٹہٕ کھۄتہٕ زیادٕے پَہَن تھوڑا تِتھٕ پٲٹھۍ اگر وۅنۍ کا کار وار آسہِ ایٚویلیبٕل سُہ چھُ فرٛی آسان سٲنِس ہوٹلہٕ طرفہٕ تہٕ ڈرٛایوَر آسہِ أمِس سانی ہوٹلہٕ طرفہٕ یِتھٕ پٲٹھۍ تٔمِس مَرضی گَژھِ کُنہِ کَمپٕنی پیٚٮ۪ٹھ کُنہِ تہِ مگر سُہ گژھِ آسُن اَراوُنٛڈ پَنٕنۍ سِٹی اَنٛدَر تیٚلہِ ہیٚکو أسۍ یہِ کٲم ایٚویلیبٕل گٔژھِتھ بیٚیہِ کانٛہہ ہیٚلپ ہیٚکو أسۍ تُہُنٛدِ طرفہٕ بیٚیہِ کانٛہہ کتَھ یُس اَتھ رِلیٚٹ آسہِ ییٚتہِ اَسہِ ٹوٗرِسٹہٕ کۭتیا چھِ ایٚویلیبٕل روٗمز چھِ وُنۍکیٚنَس پانٛژھ شیٚے ایٚویلیبٕل اَتھ منٛز چھِ ترٛےٚ تِم تِتھۍ یہِ چھِ وَن بیٚڈِڈ روٗم آسان أکِس پیٚٹھ ہیٚکَن صِرف زٕ نَفر شۅنٛگِتھ اگر کَپل چھِ تیٚلہِ گوٚو ٹھیٖک اگر نہٕ کیٚنٛہہ تیٚلہِ ہیٚکن تِم سِنٛگٕل روٗم تہِ ایٚپلے حظ کٔرِتھ ہَر کانٛہہ واے فاے فیسَلٹی آسہِ اگر أمِس چاپِنٛگ فیسلٹی آسہِ باقٕے فیسلٹی بورڈِنٛگ فیسَلٹی باقٕے سِپیٖڈ آسہِ مور دیٚن فایِو جی بیٚیہِ کانٛہہ سَر ہیلٕپ ہیٚکو تُہُنٛز کیٚنٛہہ کٔرِتھ فیسلٹی حظ چھِ ہَر ہر سُہ ووٚن مےٚ گۄڈنیٚتھٕے مےٚ تُہۍ واے فاے تُہۍ چھِو ونان واے فاے تہِ آسہِ نایِٹ میٖل ڈے میٖل تہٕ دۅہُک میٖل تہِ آسہِ سُویٖٹِس منٛز آسہِ ٹی وی آسہِ لانٛج آسہِ أمِس لانٛڈری خٲطرٕ وِچَھان سُہ پَلٕو اگر آسہِ لانٛڈری سٍتیٚن یِن چھَلنہٕ یا أمَس آسہِ کُنہِ جایہِ مِٹِنٛگ خٲطرٕ گَژھُن تٔم تہِ گَژھَن تُم تہِ گژھَن ساریٚے کامہِ ٹھیٖک چھُ شُریٚن خٲطرٕ چھِ اسہِ کیٚنٛہہ گاڈَن گِنٛدنہٕ خٲطرٕ چھُ یِمَن گاڈَن کیٚنٛہہ اگر نہٕ شام ٹایِمہٕ خٲطرٕ یِمن یِمن خٲطرٕ تِم تِم بیٚڈِڈ اگر کیٚنٛہہ تہِ ڈایِپَر وایِپَر ضرَوٗرت تِم تہِ میلَن رینٛٹہٕ چھ ایٚز پٔر تُہٕنٛدِ حِسابہٕ رِگیوٗلَر گژھِ ٹُوویٚنٹی فایِو ہنٛڈرڈ لارجس گَژھِ تھٔٹی سیٚوَن ہَنٛڈرَڈ تہٕ سُویٖٹ گَژھِ فِفٹی فایِو ہَنٛڈرَڈ پٔرماننٹ پٔر نایِٹ او کے او کے او کے او کے